پَنٛداہ جوٗن زٕ ساس اکھ شُراہ جُلاے زٕ ساس ژور پٲنٛژھ مےٚ زٕ ساس باہ اَکتٕرہ جُلاے زٕ ساس پَنٛداہ کُنوُہ ایٚپریل زٕ ساس کُنوُہ پَنٛداہ پانٛژھ اَگَست زٕ ساس کُنوُہ